سَلامَ علیکُم ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ اَہَن حظ الحمدُااللہ تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ یہِ حظ مےٚ حظ اوس یُن جٕم تہٕ بہٕ اَوسُس دَپان بہٕ وَنہٕ ہا تۅہہِ یہِ بہٕ کَرٕ پٮ۪ٹھ ہٮ۪کہٕ یِتھ تہٕ مےٚ کیٛاہ چھُ کَرُن اَہَن حظ بہٕ حظ چھُس نہٕ وُنہِ گوٚمُت کیٚنٛہہ تہٕ مےٚ چھَنہٕ پتاہ کیٚنٛہہ کہِ کیٛاہ چھُ تۅہہِ اَتہِ پرٛوسیٖجر کِتھٕ پٲٹھی چھُ یُن کَرُن مےٚ ؤنۍتو تُہۍ یہِ تہٕ مےٚ ونۍتَو تُہی ہَے یہِ پۄنٛسہٕ وٲنٛسہٕ کیٛاہ حظ چھِو تُہۍ ہٮ۪وان تُہی چھُو حظ رٮ۪تہٕ حِساب ہٮ۪وان کِنہٕ ٹھیٖک چھُ یہِ حظ مےٚ کیٛاہ چھُ کَرُن گۄڈنٮ۪تھ یہِ اَگر یِمو تہٕ مےٚ کیٛاہ چھُ کَرُن مےٚ چھِ تھوڑا باسان پان حظ کمزور پَہم تہٕ تَمہِ سَببہٕ اوس مےٚ وَنُن زِ مےٚ کیٛاہ چھُ کَرُن

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ مگر مےٚ ما حظ چھِ پَتاہ اَتہِ کٔمۍ یِم کیٛاہ چھُو تۅہہِ اَتہِ سامان آسان تہٕ ہیٚچھِ ہیٚچھِ ہیٚچھنایِکھ تیٛوٗت کال گۄڈنٮ۪تھ چھُس حظ کَمٕے پٮ۪وان تُلُن کِنہٕ یہِ چھُ گۄڈنِکے پٮ۪ٹھٕ یُس یِتھٕ پٲٹھۍ تُلہِ یِم یِم چھِناہ حظ یِم نَرٮ۪ن ہٕنٛدۍ بایسیٚپٕس چھِناہ حظ بنان اَتھ چھِ آ آ اَتھ چھِ حظ اَسہِ ٹرینِنٛگ پٮ۪وان کیٚنٛہہ کَرٕنۍ اَمہِ خٲطرٕ کہِ اَتھ چھا بیٚیہِ کانٛہہ اٮ۪کزرسایِز ٹھیٖک یُس حظ اَتہِ یہِ چھُنہٕ حظ یہِ پرٚوٹیٖن حظ وغیرہ لگان یِم چھِوتُہۍ دِوان أتۍ فیٖسَس منٛزٕے وُنیٛکتام کِنہٕ اَتھ چھُو تُہۍ پتہٕ الگ پۄنٛسہٕ رَٹان

آ ٹھیٖک بہٕ کَر حظ یِمہٕ تیٚلہِ وۅنۍ بہٕ بہٕ حظ اَتھ چھُناہ حظ یہِ یِیٖتِس کالس أسۍ یہِ کَرو نا حظ رَجسٹریشن بہٕ زن کَرٕہا گۄڈٕ نِمہٕ ہا بہٕ ٹرینِنٛگ تھوڑا ڈٮ۪مو ہیٛوٗ نِمہٕ ہا بہٕ بہٕ وُچھٕ ہا مےٚ یِیا آے کِنہٕ نہٕ تَمہِ پتہٕ کَرٕہا بہٕ یہِ رجسٹریشن ٹھیٖک باسٮ۪و تُہۍ چھُناہ حظ یہِ ڈٮ۪مو چھُنہٕ حظ دِوان تُہۍ کیٚنٛہہ آ ٹھیٖک حظ چھُ تیٚلہِ کَرہو بہٕ ڈٮ۪مو تہٕ تَمہِ پتہٕ ٹھیٖک چھَ حظ اَدٕ حظ چَلو اَسلام علیکُم